مےٚ حظ چھُ ساروی کھۄتہٕ موسمو منٛزٕ خۄش گژھان بہار موسمہِ بہار تِکیازِ وَندٕ چھُ آسان پانٛژھ شےٚ رٮ۪تھ خاص کَر کٲشیٖرِ منٛز چھِ وَندٕ پانٛژھ شےٚ رٮ۪تھ آسان شیٚیہِ ریٚتھۍ چھِ پَتہٕ اِنسان نیران بہارکِس موسمَس منٛز نیٚبَر واریاہ خۄش چھُ گژھان نیران چھِ وَندَس منٛز تہِ چھِ نیران مگر تَتھ چھُ آسان الگ حِساب بہارکِس موسمَس چھُ الگٕے حِسابہ آسان خۄشگوار موسَم چھُ آسان بَہارُک موسَم تہٕ واریاہ خۄش چھُ گَژھان نیٚبَر کُن نیرُن نیٚبٔرۍ کِنۍ نیرُن سَبزار چھُ آسان پھیوٗرمُت تہٕ چَکرٕہٲنہ چھُ کَران اِنسان تنٛگ چھُنہٕ یِوان خۄش چھُ گژھان نہ چھُ زیادٕ گرم آسان نہ چھِ سردی آسان تہٕ واریاہ خۄش چھُ گژھان یہِ نیٚبٕرۍ کِنۍ اَتھ بہارکِس موسمَس منٛز اورٕ یورٕ نیرُن چَکَر کَرُن آنٛگنَس منٛز نیرُن وَرنڈاہَس پٮ۪ٹھ بِہُن تہٕ واک کَرُن بہارُک موسم چھُ واریاہ اَصٕل موسم تہٕ اَتھ منٛز کیٛاہ حظ چھُ أسۍ ہٮ۪کان کِچَن گاڈنہٕ ہَن تہٕ نیٚبٕرکَنہِ تَیار کٔرِتھ قٕسموار سَبزی چھِ کَران قٕسموار وار چیٖز چھِ بیٛٲلۍ چھِ وَوان اَتھ منٛز تہٕ سَجاوٹھا چھِ یِوان بَہارَس منٛز اَمہِ سۭتۍ تہٕ فٲیدٕ تہِ چھُ واتان ییٚمہِ ساتہٕ بہارَس بہار چھُ آسان اَمہِ ساتہٕ چھِ وَوان بیٛٲلۍ زٲژٕ ہُہ چھِ وَوان ہاکھ وَوان پالک چھِ وَوان بہار بہارٕے بہار چھُ آسان تہٕ کُلٮ۪ن چھُ آسان بَدلٕے سَجاوٹھا آمٕژ کُلٮ۪ن چھِ نوٚو بامُن آسان درٛامُت تہٕ واریاہ چھِ آسان پٔزۍ پٲٹھۍ چھِ باسان بَہارُک موسَم ساروی موسمو کھۄتہٕ اَصٕل موسم تہٕ اِنسان چھُ کَران أسۍ چھِ یہِ خاص کَر ٲسۍ چھِ ییٚتٮ۪ن شالمور باغَس نَزدیٖک شال باغَس منٛز چھِ گَژھان اِنسان چَکرہ چھُ کَران پٔزۍ پٲٹھۍ چھُ دِل گَژھان اَتھ منٛز خۄش بہا بہارٕے بہار چھُ آسان بَہارُک موسم چھُ واریاہ پَسنٛد واریاہ اَصٕل موسم تہٕ اَمہِ سۭتۍ چھِ فٲیدٕ تہِ واریاہ یِوان ٲتھۍ منٛز چھِ کَران اِنسان سَبزی ہَن تہِ ہُتہِ یِتہِ با آنٛگُن چھِ شیران آنٛگُن چھِ سنٛبالان پوش چھِ وَوان پوشہِ فٕلیہِ چھِ آسان درٛامژٕ نٔو نٔے نٔے پوشہِ زٲژ چھِ وَوان یِم تہِ اَمہِ سۭتۍ چھِ آنٛگَن شوٗبان تہٕ نٔوٕے شوٗب چھِ یِوان بہارکِس موسمَس منٛز تہٕ أسۍ چھِ ییٚتٮ۪ن ڈَلَس نَزدیٖک روزان ڈَل ڈَل سَڑکہِ کِنۍ چھِ نیران چَکرٕ ہن چھِ کَران نا ڈَلَس منٛز چھِ ناوٕ آسان وَندٕ پَتہٕ چھِ آسان درٛامٕتۍ تِم نا ناوٕ اَتھ منٛز چار چِناری چھےٚ اَتھ منٛز چھِ اوکُن یوکُن پھیران اِنسان چَکرہ کَران خۄش چھُ گَژھان واریاہ تہٕ بٔلکہِ چُھنہٕ اَندَر اَژنَس وۄندَے یِوان تیُتھ چھُ آسان یہِ بَہارُک موسَم خُشگوار موسَم تہٕ گَرَم تہِ چُھنہٕ آسان سَردی چھَنہٕ آسان زیاد خۄش چھُ گَژھان نیٚبٕرۍ کِنۍ نیرُن پھیرُن شُرۍ چھِ شُرٮ۪ن چھِ کَڑان چَکرہ کَرنہِ ہوکُن یوکُن شالمور باغَس کُن تہٕ اَسہِ چھُ واریاہ نَزدیٖک ییٚتٮ۪ن شالمور باغ اَتھ چھِ آسان واریاہ قٕسمٕکۍ پوش درٛامٕتۍ شوٗبہٕ وُن چھُ آسان سَبزار ہَن چھِ درٛمنہٕ ہَن چھَس آسان سَبزار چھُ آسان آب چھُ آسان وَسان تہٕ واریاہ خۄش چھُ کَران پھَموار چھِ آسان اِنسان چھِ دَپان ٲتھۍ بہٕ روزِہا نَظرِ ٲتھۍ روزٕہا وٕچھنہِ تہٕ تیوٗتاہ چھِ آسان وَندٕ پَتہٕ یہِ موسَم واریاہ اَصٕل تہٕ دٮ۪ماغ چھُ تازٕ گَژھان دِل چھِ خۄش گَژھان پھَلوُن چھِ آسان سورُے نیٚبٕرۍ کِنۍ پوش چھِ آسان پھَلوٕنۍ کُلٮ۪ن چھُ آسان نوٚو زُو ژامُت تہٕ واریاہ خۄش چھُ گَژھان یہِ موسمہِ بَہار تہٕ اَتھ منٛز حظ چھِ زٔمیٖندار چھِ آسان تِم چھِ دانہِ کَران تھَل کَران واریاہ اَصٕل چھُ آسان تہٕ واریاہ یہِ چھُ گَژھان یِم حظ سَبزی وٲلۍ چھِ سَبزی کَران أسۍ تہِ چھِ لۄکٕٹ گاڈنہٕ ہن آنٛگنَس منٛز کِچَن گاڈنہٕ ہن برٛونٛٹھ کَنہِ أسۍ تہِ چھِ اَتھ منٛز کَران اورٕ یورٕ اَگر کَمٕے زیادَے تہِ چھُ نیران مَگَر اِنسان چھِ صحت کِنۍ روزان ٹھیٖک موسَم چھُ آسان اَصٕل بَہار چھُ آسان تہٕ دِل چھِ خۄش گَژھان تہٕ تَراوَتھ ہِش چھےٚ آسان پھیٖرمٕژ آنٛگنَن چھِ آسان درٛمنہٕ ہن آمٕژ خۄش چھُ گَژھان دٔچھُن کھووُر پھیرُن وٕچھُن ہوکُن یوکُن نیرُن تہٕ وَندَس منٛز چھِ آسان أنٛدرٕ کَنی اِنسان بیوٗٹھمُت اَمہِ سۭتۍ چھِ واریاہ موسَمہِ بَہارَس منٛز چھِ واریاہ دِل گَژھان تازٕ خۄش چھُ گَژھان دٮ۪ماغ چھُ تازٕ گَژھان اِنسان چھُ پَسنٛد کَران خۄش چھُ گژھان شوق چھُ کَران نیٚبٕرۍ کِنۍ نیرو نیٚبٕرۍ کِنۍ پھیرو تہٕ واریاہ چھِ موسَمہِ بَہارَس منٛز خۄش گَژھان تہٕ اِنسان چھُ تازٕ تہِ گَژھان اِنسانَس چھِ واریاہ پَسنٛد یِوان نیٚبَر کُن نیرُن نیٚبَر کُن بِہُن اِنسان دَپان چاے چَمو نیٚبرٕ کَنہِ بیٚہمو نیٚبرٕ کَنہِ کُرسیٖیَن پٮ۪ٹھ چھِ بیٚہوان آنٛگنَس منٛز خۄش چھُ گَژھان تہٕ واریاہ چھِ اِنسان اَتھ موسمہِ بَہارَس منٛز خۄش روزان دٮ۪ماغ روزان تازٕ پرٛٮ۪تھ کُنہِ حِساب چھُ روزان اِنسان اَصٕل تہٕ